ؤرٕلڈٕکۍ پانٛژھ کنٹریٚن منٛز چھِ گۄڈٕتھٕے یِوان سوٗزرلینڈ چھُ کیٚنیڈا چھُ سوِڈن چھ آسٹریلیا چھِ جاپان چھُ تہٕ بیٚیہِ چھُ پاکِستان